اَسلام علیکُم تۄہہِ چھُو حظ وارٕ پٲٹھۍ واریاہ کال گوٚو نا مِلنَسٕے مےٚ چھُ ناو بہٕ چھُس روزان یَپٲرۍ کِنٮ۪تھ مےٚ سَپٕز کوٗشِش تَوَے مِلِتھ نیر خۄدایَس سوالہٕ آوٕیہِ کیٚنہہ سمجھ مےٚ چھُنہٕ فِکری تران تُہۍ ہیٚکِوا دُبارٕ ؤنِتھ ژٕ چھُکھ نہٕ انگریٖز بولان کیٚنہہ ژےٚ چھُے صِرِف کٲشُر تگان ژٕ کر مےٚ سۭتۍ کٲشِر پٲٹھۍ کَتھ تۄہہِ چھُو دٔیِم باشا تگان کِہیٖنۍ چھُنہٕ پرواے ژٕ چھُکھ یِوان یور واریاہ گٔژھیو تُہۍ ٹھیٖک جلد ژےٚ چھُے وُہُر وُد مُبارَک اَکھ زبان چھُنا زانٛہہ کٲفی آسان میون ہووُر کرٛاف چھُ علاو سۭتۍ بٔرِتھ